اَسلام علیکُم مےٚ حظ ٲسۍ کیب کَرٕنۍ بُک پَگہہ کہہِ بَجہِ تَقریٖبن تِکیازِ مےٚ چھُ پَگہہ ساڈٕ ترٛےٚ چھُ مےٚ فٔلایِٹ مےٚ چھُ سرنَگر ٹُو دہلی فٔلایٹ چھِ مےٚ ساڈٕ ترٛےٚ تہٕ بوڈِنگ چھ تَتہِ تَقریٖبَن چھُ مےٚ ڈاے گَنٹہٕ برونٹھ واتُن توٚتانۍ تہٕ گَنٹہٕ لگہِ مےٚ تَقریٖبَن ییٚتہِ پٮ۪ٹھ پَنٕنہِ گرِ پٮ۪ٹھ تہِ سرینَگرٕ اِیرپوٹَس تانۍ واتنَس تہٕ اَوے چھَس بہٕ یَژھان گَنٹہٕ ساڈ ترٛےٚ گَنٹہٕ برونٹھ گٔژھو تُہۍ یوٚتن واتٕنۍ تہٕ تۄہہِ بہٕ کرٕ تۄہہِ پَنٕنۍ لوکیشن سینڈ تہٕ تُہۍ ؤنیو مےٚ یہِ کِلیر تُہۍ ہٮ۪کوا وٲتِتھ ٹایمَس پٮ۪ٹھ کِنہٕ کِہینۍ نہٕ بیٚیہِ ؤنۍ یو تُہۍ مےٚ یہِ کہِ مطلب کوٗتاہ چھُ مےٚ مطلب ریٹ ویٹ ؤنۍ یو تُہۍ مےٚ کوٗتاہ ہیٚیو تُہۍ مےٚ بیٚیہِ ؤنۍ یو ہٮ۪کہِ وَ یِتھۍ کنہٕ کِہیٖنۍ نہٕ اَگر ہٮ۪کِو یِتھۍ تہٕ ٹھیٖک چھُ تیٚلہِ ؤنۍ مےٚ تُہۍ ؤنۍ کَنفٲرٕم تہٕ بیٚیہِ وٕچھ مےٚ مطلب ریٹ تہِ کِژھ مطلب بہٕ ہٮ۪کہٕ گٔژھس مطلب ایفٲڑیبٕل چھا ریٹ تہٕ کِنہٕ کِہینۍ نہٕ تہٕ بیٚیہِ یَتھ سۭتۍ لوٚگ مطلب ٹایم سینڈ کَرنَس ٹایمَس پٮ۪ٹھ ہٮ۪کو تُہۍ برابر وٲتِتھ کِنہٕ کِہیںۍ نہٕ